سُہ اوس واریاہ زیادٕ اصل اسہِ ٲسۍ پٔرفیٖومٕز آرڈر کٔرۍ مٕتۍ تم ٲسۍ واریاہ زیادٕ اصل تہٕ بہتریٖن تہٕ تمن اوس بڑٕ نفیٖز مُشک یوان تہٕ بہٕ چھس تۄہہِ تہِ ونان زِ تُہۍ تہِ کٔرِو تم آرڈر تہٕ پتہٕ کٔرو ٹراے تہٕ بیٚیہِ چھُ تمن ہُندٕ مطلب پرایِز سُہ چھُ تتھ واریاہ زیادٕ کم یہِ